وعلیکُم اسلامُ علیکُم اہن حظ سر أسۍ حظ چھِ ؤنِو حظ اہن حظ اۭں اہن حظ اۭں

اچھا اچھا ژوٗنٹٮ۪ن چھا لٔگۍمٕتۍ وۄزٕلۍ داغ تِم ٹیٚچ ٹیچہِ ٹھیٖک ٹھیٖک اۭں بہٕ دِمو تۄہہِ دَوا لاسٹ ٹایم کُس چھچیو تۄہہِ ییٚمۍ ٹایمہٕ دِمو بہٕ تۄہہِ دوا اکھ سُپر سِٹار سُپر سِٹار تہٕ تُہۍ ؤنۍزیو مےٚ دَہہِ دۄہہِ بعد پتہٕ خبر چھُ نہٕ حظ ٹھیٖک یہ چھُ کٔرۍتو وۄنۍ تُہۍ دَہہِ دۄہہِ یہِ ٹرٛاے چھُ نہٕ حظ ٹھیٖک مگر تاپہٕ موسمس منٛز چھُ نہٕ حظ ٹھیٖک اہن حظ اۭں صُبحٲے یُتھٕے مان ژٕ کُجن چھُ نہٕ حظ نا لاوٕ واوٕ وَتھان تاپ ژٔنٛڈ یُتھٕے چھِ پٮ۪وان تَمہِ پتہٕ چھٔکِو تُہۍ چھٔکِتھ اَدٕ حظ اَدٕ اَدٕ حظ وعلیکُم سلام